یُس یہِ کٲشِر زبان چھِ یہِ چھِ واریاہ کلیٖدی رول کَران اَدا یِم بَچاونَس تہٕ بیٚیہِ یِم بَڈوتِرٛی دِنَس یِم سٲنۍ یہِ یِم مزٕ مذہبی تَمَدُن چھِ یہِ کٔشیٖرِ ہُنٛد یہِ ہیرِٹیج چھِ یہِ پرٛو یہِ پِرٛزٲرٕو کَرنَس منٛز واریاہ مثلن سانہِ سٹیٹُک یہِ تہِ أسۍ چھِ مان ژٕ کٲشِر زبان چھِ گۄڈنٮ۪تھٕے أسۍ یِم ٹرٛیڈشَن چھِ سٲنِس ٹرٛیڈِشنَس منٛز یِم یِم بٔڑۍ ٲسۍ یِم بُزرگ ٲسۍ تِم ٲسۍ پنٛنہِ نِچَن وَنان دٔلیٖل کٲشِر پٲٹھۍ یِم دٔلیٖل ٲس پَتہٕ اَکہِ اَکہِ مول اوس وَنان گۄبرَس گۄبُر اوس وَنان پنٛنِس گۄبرَس اِتھٕے کٔنۍ اوس یہِ پَکان ؤری وادو پٮ۪ٹھ ووت اِتھٕے کٔنۍ پَکَان أکِس پٮ۪ٹھ بیٚیِس مہ اَ یہِ چھُ کٔشیٖرِ ہِنٛز کٲشِرۍ زبانی چھِ یہِ خصوٗصیت پںٛنہِ زبانہِ مثلن کانٛہہ نیٚچوٗ وَنہِ پنٛںِس مٔ مول دَپہِ نیٚچوِس کٲشِر پٲٹھۍ پَتہٕ یُس نیٚچوٗ آسہِ سُہ وَنہِ نیٚچوِس انٛگریٖز پٲٹھۍ سُہ چَلہِ نہٕ یہِ چھِ کٲشِر پٲٹھی اَتھ چھُ آسان سُہ اثر پَنُن اَکھ پوٗرٕ آ یہِ چھُ واریاہ اَصٕل چھِ آسان ایٚمیُک یِم ییٚلہِ یہِ کٔشیٖرِ زبانہِ منٛزٕے وَنو اَتھ چھِ پَنُن اَکھ اثر مان ژٕ کٲشِرۍ پٲٹھۍ چھِ کٲشِر ناو چھِ یِمَن چیٖزَن کھرٛاو چھِ پُلہور چھِ یِمَن چھِ کٲشِر پٲٹھۍ یہِ ناو کانٛگٕر پھٮ۪ران یِم چھِنہٕ باقِنۍ یِم چھِ واریاہ کَ کَلچرَل کَلچَرَس سۭتۍ سٲنِس تَمَدُنَس سۭتۍ تہذیٖبَس سۭتۍ چھِ یِم رٔلِتھ یہِ چھِ امکُے کٔشیٖر کٲشُر زبانی چھِ یِم صفت زِ یہِ چھِ سانہِ یہِ راستٕچ یہِ کَلچِرَل ہیرِٹیج بَچاونَس منٛز واریاہ مَدَد کَران